اَسہِ ہَسا سرینَگرَس مَنٛز واریاہ زیادٕ دقت گژھان کیٛازِکہِ ییٚلہِ خانٛدَر چھُنہ آسان اَسہِ ہَسا چھِ پٮ۪وان ٹٮ۪نٛکِیَن منٛز بَجہِ بَجہِ ٹینٛکہٕ چھِ آسان اَسہِ ہَسا چھُ پٮ۪وان تَتھ منٛز آب سارُن یا اَسہِ ہَسا چھِ پٮ۪وان ٹٮ۪نٛکِیَن منٛز آب سارُن کیٛازِکہِ خانٛدَر چھُ آسان تَتھ ہَسا چھِ واریاہ زیادٕ آب اَسہِ لَگان اَسہِ چھِ پٮ۪وان گامَن پٮ۪ٹھ آب سارناوُن گامَن مَنٛز یہِ تَتہِ چھِ آسان سُہ ناگ تِمَن پٮ۪ٹھ ہَسا چھُ اَسہِ بَجہِ بَجہِ ٹٮ۪نٛکِیَن منٛز پٮ۪وان آب سارُن اَسہِ ہَسا چھِ واریاہ زیادٕ دِقت گَژھان ییٚلہِ اَسہِ آب چھُنہ ییٚلہِ أسۍ خانٛدَر چھُ آسان اَسہِ ہَسا چھِ تَمہِ وِزِ پٮ۪وان آب اَنٛناوُن گامَن مَنٛز چھُ آسان بَجہِ بَجہِ کۄلہٕ تِمَن پٮ۪ٹھ انٛناوُن آب یا اَسہِ ہَسا چھِ وازَس لَگان آب تٔمِس ہَسا چھِ پٮ۪وان آبہٕ ٹٮ۪نٛکی تٔتی تھاوٕنۍ اَسہِ ہَسا چھُ واریاہ زیادٕ ییٚلہِ اَسہِ زَن خانٛدَر چھُ آسان چاہے اَسہِ پنٛنِس رِشتہٕ دارَس آسہِ چاہے اَسہِ پَنٛنِس ہَمسایَس آسہِ اَسہِ ہَسا چھِ آبٕچ دِقت واریاہ زیادٕ گَژھان اَسہِ چھُ آب پٮ۪وان سارناوُن ٹٮ۪نٛکِیَن منٛز بَجہِ بَجہِ ٹینٛکہٕ چھِ یِوان وازَس چھِ پٮ۪وان اَلگ آبہٕ ٹٮ۪نٛکی تھاوٕنۍ کیٛازِکہِ تٔمِس چھِ آسان بانَن سِنِس خٲطرٕ آب یا ہُتھ پٲٹھۍ چھِ اَسہِ آسان ٹٮ۪نٛٹ والٮ۪ن چھِ أسۍ آب ہٮ۪وان ٹنٛکی چھِکھ ہٮ۪وان دَپان چھِکھ اَسہِ دِیِو ٹٮ۪نٛکی اَسہِ چھُ آب تھاوُن اَسہِ چھِ آب تھاوُن کیٛازِکہِ اَسہِ چھُ خانٛدَر تَتھ خٲطرٕ پٮ۪وان اَلگ آب تھاوُن اَسہِ ہسا چھِ واریاہ زیادٕ آب پٮ۪وان کیٛازکہِ اَسہِ شَہرَس منٛز چھِ اَسہِ واریاہ زیادٕ آب لَگان ییٚتہِ چھِ واریاہ زیادٕ دِقت یِوان ہُتھ پٲٹھۍ چھِ گامَن منٛز چھِ آسان واریاہ زیادٕ آب کۄ کۄلَن مَنٛز ناگَن مَنٛز یِتھ پٲٹھۍ اَسہِ ہَسا چھُنہٕ تِتھ پٲٹھۍ آب کِہیٖنۍ تہِ اَسہِ چھِ پٮ۪وان آب اَنٛناوُن ٹٮ۪نٛکِیَن مَنٛز اَ پٮ۪وان آب اَنٛناوُن بَجہِ بَجہِ ٹینٛکہٕ چھِ تِمَن چھُ اَسہِ آب پٮ۪وان اَنٛناوُن واریاہ زیادٕ ییٚلہِ اَسہِ یہِ کیٚنٛہہ یہِ چھُ آسان بوٚڈ بوٚڈ گامَس منٛز چھُ آسان بوٚڈ اَسہِ اَسہِ چھُ ییٚتہِ شَہرَس منٛز بوٚڈ خانٛدَر آسان اَسہِ چھِ پٮ۪وان واریاہ زیادٕ آب اَسہِ چھُ واریاہ زیادٕ آب لَگان واریاہ بَجہِ بَجہِ ٹینٛکہٕ چھِ اَسہِ آبہٕ چہٕ گژھان